اسلام علیکُم آ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ سبزی وٲلۍ چھُو حظ سبزی کٕنَن وٲلۍ مےٚ حظ ٲس سبزی نِنۍ یہِ تازٕ سبزی چھِ حظ آ تازَے حظ گژھِ آسٕنۍ یہِ نہٕ یہِ آسہِ اوترٕچ ووترٕچ تازٕ سبزی گژھِ آسٕنۍ اَدٕ حظ ٹھیٖک یہِ بہٕ حظ یِمہٕ سبزی نِنہٕ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ اَد حظ سلام علیکُم